اگر میٛانہِ فیملی منٛز یا میٛانہِ فرٛیٚنٛڈ سٔرکٕل منٛز کانٛہہ تہِ آسہِ یَژھان سَپوٹٕس گِنٛدُن بہٕ کَرٕ تٔمِس سَجَسٹ زِ تُہۍ کٔرِو کانٛہہ کوچ کَنسَلٹ یُس تۄہہِ ہیٚچھنٲیِو یہِ گیم کِتھ پٲٹھۍ چھِ گِنٛدٕنۍ یُس تۄہہِ تمِکۍ روٗلٕز رِگوٗلیشَن ہیٚچھنایَو تہٕ بیٚیہِ سُہ یُس تٔمِس ٹرٛینِنٛگ دِی تَتھ گیمہِ رِلیٹِڈ سُہ کوچ یُس تٔمِس ہیٚچھنایہ گیم کِتھ پٲٹھۍ چھِ گِنٛدٕنۍ تہٕ پَتہٕ ہیٚکہِ سُہ گیم اَصٕل پٲٹھۍ گِنٛدِتھ ییٚلہِ سُہ تٔمِس کوچَس کَنسَلٹ کَرِ تِکیٛازِ سُہ دِی تٔمِس ٹرٛینِنٛگ ہٕنٛدۍ تَمام فیسَلٹی تَتھ گیمہِ رِلیٹِڈ